وعلیکُم سَلام ٹھیٖک اَصٕل پٲٹھۍ گرِ چھِو ٹھیٖک شُکُر خۄدایَس کُن

اۭں ؤنِو آ ؤنِو اۭں اۭں آ ؤنِو

اَچھا کٔژ کمرٕ چھِ دروازٕ کٔژ چھِ لَگاوٕنۍ تَمہِ حِسابہٕ صبُحس تویتہِ نَظر اۭں اَچھا اَچھا کیاہ چھُ باسان نَظر دِنۍ تہٕ تَمے حِسابہٕ وٕچھو أسۍ کر آسہِ ٹایم پَتہٕ وَلہٕ کیٚنہہ چھُنہٕ صبُحس یِمو أسۍ اوٗرۍ تہٕ پَتہٕ وٕچھو أسۍ کیاہ کَرو اَگر اَسہِ پانہٕ آسہِ ٹایم تہٕ پانَے یِمو اۭں اۭں کیاہ چھُنہٕ وَلہٕ دِمو صبُحس نَطر تہٕ پَتہٕ وَنو بہٕ أتی کیاہ چھِ کَرُن ہُہ کیاہ یہِ کیاہ باقی چھُ کوٚرمُت

اَچھا تُہۍ کَتہِ چھِو روزان اۭں اَچھا اَسہِ چھِنہ واریاہ آسان وۄنۍ کَتہِ چھِ اَسہِ یاد روزان اَچھا ٹھیٖک اَہن حظ آ اۭں اۭں اَچھا اَچھا صبُحس دِمو أسۍ نَظر تہٕ پَتہٕ وٕچھو أسۍ اَسہِ چھ واریاہَن جایَن رٔٹِتھ سَے تہٕ تَمہِ پَتہٕ تہِ کَرو أسۍ کوٗشِش نَفر چھِ مَگر تِم چھِ آوُر سٲلمن جاین تِمو چھِ پَنٕنۍ پَنٕنۍ کٲم رٔٹِتھ ہن تویتہِ دِمو أسۍ نَظر اۭں کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ وٕچھو کیٛاہ کَرو اَدٕ سا ٹھیٖک چھُ کیٚنہہ چھُنہٕ